اَسلامُ علیکُم وَرحمتہ اللہ تُہۍ چھِو حظ ٹھیٖک اصٕل پٲٹھۍ چھِو حظ شُکُر حظ خۄدایَس کُن گَرِ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو حظ شُکُر حظ تُہۍ چھُو حظ عبدالرشیٖد صٲب چھُو کَتھ کران حظ یُس ؤرٕک شاپ چھُ چاکلیٹَن ہُنٛد فیکٹری چھِ اچھا بہٕ حظ چھَس سُمیرا حظ کَتھ کران بانٛڈی پوٗر چھَس بَسان حظ مےٚ بوٗز تۄہہِ چھُو بٔڑ بارٕ فیکٹری حظ چاکلیٹ فیکٹری حظ مےٚ حظ ٲسۍ کیٚنہہ چاکلیٹ قسٕم حظ ضوٚرتھ اَہَن حظ آ تُہۍ ؤنِو حظ مےٚ تۄہہِ کُم کُم چاکلیٹ چھُو دٔستِیاب اَتھ دُکانَس پٮ۪ٹھ حظ یُس تۄہہِ یہِ فیکٹری چھو اچھا اچھا ٹھیٖک حظ ڈایری مِلِک چھِو حظ اچھا تُہۍ ؤنۍ تَو حظ مےٚ یُس تۄہہِ یِم ڈایری مِلِک چھِو اَتھ کیٛاہ حظ پرایز گژھان اچھا ٹھیٖک حظ تُہۍ ؤنۍ تَو حظ مےٚ تۄہہِ چھُو حظ یَتھ نمبرَس واٹٕسایپ چلان حظ بہٕ حظ وٕچھِ ہاو کیٛاہ کیٛاہ چاکلیٹ قسٕم چھِ اَسہِ حظ چھِ اٮ۪کچؤلی چھِ مےٚ ییٚمِس سِسٹَر چھُ بٔرتھ ڈے حظ یِم چھِ تٔمۍ سٕنٛدیٚن ویٚسَن حظ گِفٹہٕ کَرٕنۍ بیٚیہِ چھِ اَسہِ پانہٕ تہِ کیٚنہہ تٔمۍ سٕنٛز مہمان آمٕتۍ تٔمۍ سٕنٛدۍ کَلاس میٹٕز چھِ آمٕتۍ تِمَن چھِ تھوڑا حظ ڈِسٹَربیوٗٹ چھِ یِم کَرٕنۍ تُہۍ کٔرۍ تَو حظ مےٚ یَتھ واٹٕساَپَس پٮ۪ٹھ سیٚنٛڈ بہٕ حظ وٕچھِ کیٛاہ کیٛاہ قسٕم چھِ یِم بیٚیہِ وٕنۍ تَو حظ مےٚ تۄہہِ چھُو حظ آنلایِن ڈیلؤری چھُو حظ تۄہہِ گژھان کہ اگر حظ اَسہِ آنلایِن تۄہہِ رِکویسٹہٕ کَرَو یِم ڈِیلِوَر کرنہٕ خٲطرٕ آنلایِن چھِ حظ گژھان یِم اچھا ٹھیٖک حظ پیٚمنٛٹ کِتھ کٲٹھۍ چھُو تُہۍ رٹان تُہۍ چھُو حظ آنلایِن پیٚمنٹ رٹان کِنہٕ آف لایِن کِنہٕ دۄشوٕے چھو اچھا ٹھیٖک حظ اچھا ٹھیٖک حظ تُہۍ ؤنۍ تَو حظ مےٚ بانٛڈی پوٗر کمہِ جایہِ چھُو تۄہہِ یہِ دُکان لوکیٹ حظ اچھا کلو چھِ تۄہہِ یہِ ؤرٕک شاپ لوکیٹ حظ بیٚیہِ ؤنۍ تَو حظ مےٚ خاص کیٛاہ یِم بٔڑۍ یِم کیکَن پٮ۪ٹھ چھِ تٕم چاکٕلیٹ یِوان بناونہٕ تِم ہٮ۪کوٕ حظ تُہۍ بناونٲوِتھ اچھا ٹھیٖک گوٚو تہٕ تِم تہِ ہٮ۪کو تُہۍ بنٲیِتھ اَدٕ حظ ٹھیٖک حظ چھِ تہٕ تُہۍ کٔرۍ تَو مےٚ یِم چاکٕلیٹ قسٕم سیٚنٛڈ یتھ پٮ۪ٹھ بہٕ حظ وٕچھِ تہٕ بہٕ کَرٕ تۄہہِ آنلایِن کَرٕ بہٕ تۄہہِ ایٚڈرَس پَنٕنۍ لوکیشَن حظ سیٚنٛد یتھی پٮ۪ٹھ کٔرۍ تَو تیٚلہِ ڈیلِوَر ٹھیٖک چھِ حظ اَدٕ حظ اَسلامُ علیکُم